ہیٚلو اَسلامُ علیکُم ٹھیٖک پٲٹھۍ چھُو حظ تُہۍ چھُو حظ یہِ ٹیٛوٗر ایٚنٛڈ ٹرٛاولہٕ پٮ۪ٹھٕ اَسہِ حظ اوس اوٗرۍ کٔشیٖرِ تَرُن اَسہِ اوس گژھُن چھِنہٕ حظ سُہ بانٛڈی پوٗرا سُہ وۅلُر وٮ۪نٹیج تَتھ کیٛاہ خرچیٛاہ یِی اَسہِ توٚت تانۍ اَہَن حظ آ اَچھا اَچھا اَچھا مگر اَسہِ اٮ۪کچُؤلی چھِ اَسہِ بِہُن زٕ ترٛےٚ دۄہ تَتہِ اَچھ اَچھا اَچھا تہٕ بیٚیہِ چھِ اَسہِ گژھُن بیٚیہِ باقِیَن جایَن سُہ ہٲوِو پتہٕ تُہۍ اَسہِ پانٕے پَتہٕ

آ بےٚ شَک

اَچھا اَچھا اَچھا خرچی ہُنٛد چھِ

پۄنٛسَن ہٕنٛز چھِنہٕ ٹٮ۪نشَن کٔہٕنٛۍ صِرف گژھِ جایہِ آسٕنۍ سُپیس گژھَن آسٕنۍ اَصٕل اَصٕل آ واقٕہی سُپیس ٹیٛوٗرِسٹہٕ ہا پُلیس یہِ چھا اَپٲری گژھان پتہٕ یور سۄنہٕ مرگ تہِ اَپٲری اَپٲری وۅلُر لیک کِنی کِنہٕ پتہٕ اَتھ چھِ بدل وَتھ پَتہٕ کانٛہہ

کِہیٖنٛۍ کِہیٖنٛۍ مگر تۄہہِ چھَو نا اَکھ چیٖز کَرٕنۍ کٲم اَسہِ چھِ گٲڑۍ ضوٚرَتھ أسۍ یِمَو باے اَیَر یور اَیَرپورٹ تانۍ اَسہِ گژھِ گٲڑۍ آسٕنۍ اَتی لٔگِتھ

چلو چلو ٹھیٖک چھُ